اَسلامُ علیکُم جِناب تُہۍ جِناب چھُو ٹھیٖک بَخیر چھِوِ ہے جِناب بہٕ اوسُس ییٚمِس لڑکہٕ سٕنٛدِ طرفہٕ آمُت تہٕ اَز آوُس جِناب یہِ نِشانہِ ہُنٛد ڈیٹ کرٕہا فِکٕس آ

اوٗرۍ یِمو نہَ حظ أسۍ تٮ۪مے حِساب کَرو أسۍ کَتھ تہٕ جِناب مۅحتَرَم باقٕے چیٖز اِنتظامات وِنتظامات کیٛاہ آسَن کَرٕنۍ تہٕ سُہ کَرو أسۍ أتی بیٚہتھٕے کَتھ ٹھیٖک چھُ جِناب ولتہٕ یا اَز تہٕ یا صُبحَس یِمو أسۍ اِنشاء اللہ تیٚلہِ کَرو پَتہٕ تَمے حِساب فون چھُ نہَ حظ ٹھیٖک اَدٕ اَدٕ حظ سلامُ علیکُم